گۄڈٕنچی کتھ چھِ اگر یِم سٲنِس کچنس منٛز روزَن فیملی ممبر چھِ آسان یِیتہٕ مطلب أسۍ چھِ ژور فیملی مٮ۪مبٲرٕس گرِ یِم کرِن گۄڈِٕنیٚتھی کرن أسہِ یِم پرابلِم ژوروٕنی فیملی مٮ۪مبرن یِم کرن پرابلِم یِم ہیکِن مطلب أکِس انسان سٕنز جان تہِ نِتھ تہٕ مطلب یِم کرِن واریاہ پرابلِم اگر یِم کچٕنَس منٛز روزن کُنہِ تہِ جایہِ اگر یم روزِن یم کرن مطلب پرابلِمٕے پرابِلِم ؤنۍ ہیکو أسۍ مطلب سہُ کیٚمِکٕل کرٕ بہٕ یوٗز سہُ یِمَن ہٹاونہٕ خٲطرٕ کرُو أسۍ اکھ کیٚمِکَٕل یوٗز ییمہِ سۭتۍ یم دوٗر ہیٚکو أسۍ کٔرِتھ باقٕے ہیٚکو نہٕ أسۍ کہیٖنۍ کٔرِتھ اگرے ونۍ نٔنۍ ہیکُو ؤنۍ دَپُۄ أسۍ کرووکھ یم نیبر أسۍ ژھٕنہٕ ووکھ یم مطلب کچنہٕ دوٗر کرٕہوٗکھ أسۍ یم نیبر مگر نیبَرٕ کنۍ تہِ چھِ کیٛنٚہہ جانوَر چھِ آسان تِم تہِ ہیومَن بینگٕس تہِ چھِ آسان کیٛنٚہہ کیٛنٚہہ اینمٕلٕز چھِ آسان تِمَن تہِ ہیکِن یم پرابلِم کٔرِتھ اَمی ہیکو أسۍ کرو أسۍ کیٛنٚہہ کیمِکٕل یوٗز کچنس منٛز یم أسۍ یم ختٕم کرُوہکھ